اَسَلامُ علیکُم کٔشیٖرِ منٛز چھِ واریاہ کٲشِرۍ شٲعر یا رایٹَر یِم لیکھان تہِ ٲسۍ یا پانہٕ وَنان تہِ ٲسۍ شعر ساروے منٛز یہِ مےٚ باسان چھِ پَسنٛد چھِ تِمَن منٛز گوٚو گۄڈنیُک شیخ العالم رحمتُہ اللہِ علیہ یِمَن نُنٛد ریٚش تہِ چھِ وَنان تِم چھِ مےٚ امہِ موٗجوٗب پَسنٛد کہِ تِم ٲسۍ سُہ مطلب روٗحٲنیت ٲس چھےٚ ٲسمٕژ تِمَن منٛز واریاہ زیادٕ تِمَن چھےٚ ٲسمٕژ نظر واریاہ کٲفی وسیع نظر چھےٚ تِمَن ٲسمٕژ واریاہ زیٖٹھ نظر چھےٚ تِمَن ٲسمٕژ تہٕ تِم چھِ بیٚیہِ ٲسۍمٕتۍ فالووَر مطلب مذہبٕکۍ واریاہ زیادٕ تہٕ بیٚیہِ یِم تِہِنٛدۍ شعر چھِ تِہُنٛد کلام ییٚلہِ شیخ العالم رحمتُہ اللہِ علیہ ہُںٛد کلام چھِ وٕچھان تَتھ منٛز چھِ واریاہ سَنٮ۪ر اِنسانَس باسان واریاہ ڈیٖپ چھِ تِم شعر تہٕ تِم چھِ پوٚز حقیٖقت اَکھ بیان کَران اِنسان سٕنٛدِ زندگی ہِنٛز تہٕ تمہِ موٗجوٗب مےٚ تِم واریاہ زیادٕ پَسنٛد بیٛاکھ اَکھ شٲعر یِم چھِ تِمو منٛز گٔے لل دٮ۪د یٔمِس لَلِ ایشؤری تہِ چھِ وَنان تہٕ لل دٮ۪د تہِ چھِ وَنان سۄ چھےٚ ٲسمٕژ واریاہ نیک واریاہ ایٖماندار واریاہ حیا واجیٚنۍ شرم واجیٚنۍ زَنان اَکھ یِمَن تٔمۍ سٕنٛدٮ۪ن یوٚس یِم تِم شعر چھِ ؤنۍمٕتۍ تِمَن چھِ وَنَن لَلِ واکھ تہٕ تٔمۍ سٕنٛدۍ واکھ یِم چھِ بہٕ ٲسٕس نہٕ زیادٕ بوزان کِہیٖنۍ البتہ زٕ ژور پانٛژھ رٮ۪تھ بروںٛٹھ بوٗز مےٚ یوٗٹیوٗبَس پٮ۪ٹھ تٔمۍ سٕنٛدۍ تِم واکھ پَتہٕ ییٚلہِ مےٚ تِمَن ہٕنٛز میٖنِنٛگ وٕچھ تہٕ مےٚ باسے تِمَن منٛز واریاہ واریاہ زبردَس مطلب واریاہ زبردَس شٲعری شٲعر چھےٚ سۄ ٲسمٕژ تٔمِس چھِ اوسمُت واریاہ سَنٮ۪ر تٔمِس چھِ اوسمُت واریاہ زیٖٹھ مطلب علمہٕ بٔڑ چھےٚ سۄ ٲسمٕژ تٔمِس چھِ اوسمُت علم واریاہ زیادٕ تہٕ تمہِ موٗجوٗب آے مےٚ تِہِنٛز شٲعری پَسنٛد تہٕ تِہُنٛد اَکھ شعر بوٗز مےٚ یَتھ منٛز تِم وَنان چھِ کہِ یَتھ منٛز سۄ وَنان چھےٚ پانہٕ تہِ کہِ ییٚلہِ اگر اِنسانَس پَتہ لَگہِ خۄدا کیٛاہ چھُ تہٕ تٔمِس آسہِ نہٕ پنٛنہِ پانٕچ آسان پَیی مطلب تٔمِس آسہِ نہٕ پَنُن لباس أتھی یِوان تٔمِس آسہِ آسان دِل رۄبَس سۭتۍ جُرِتھ تٔمِس آسہِ نہٕ پَیی جسم تہِ چھا کانٛہہ چیٖز اِتھَے پٲٹھۍ وٕچھ مےٚ تِہٕنٛد واریاہ شعر یِم مےٚ باسے یِم چھِ حقیٖقت بیان کَران تہٕ بیٚیہِ چھُ تِمَن صبر اوسمُت واریاہ زیادٕ تہٕ صبرَس پٮ۪ٹھ تہِ چھِ تِمو واریاہ چیٖزَن پٮ۪ٹھ واریاہ کَتھٕ کَرِمَژٕ تہٕ تمہِ موٗجوٗب چھِ مےٚ تِم واریاہ زیادٕ پَسنٛد بیٛاکھ یِم ٲسۍ مہجوٗر مہجوٗر تہِ چھِ اوسمُت واریاہ بوٚڑ شٲعر کٲشُر شٲعر تہٕ تیٚمۍ سٕنٛدۍ یِم شعر چھِ تَتھ منٛز ٲسۍ أسۍ پرٛیر تہِ پَران سۄ کٲشِر پٲٹھۍ صاحبو سَتھ چھَم مےٚ چٲنی وَتھ مےٚ اَصلٕچ ہاوتَم تہٕ تَتھ منٛز سُہ وَنان أکِس جایہِ شَکلہِ چھُکھ اِنسان مگر اِنسٲنیت نِش بے خبر تہٕ مےٚ چھُ باسان یہِ چھُ واریاہ پوٚز مطلب یہِ چھِ سۄ حقیٖقت تہٕ یہِ یہِ چھِ یہِ چھِ پرٛٮ۪تھ کانٛہہ اَسہِ أسۍ چھِ سٲری شکلہِ اِنسان مگر اِنسٲنیَتٕچ چھَنہٕ اَسہِ کِہیٖنۍ تہِ پَتہ تہٕ اِتھَے پٲٹھۍ تٔمۍ سٕنٛدۍ چھِ واریاہ یہِ یِم شٲ یِم پرٛیر تہِ أسۍ ٲسۍ پَران یہِ وا تٔمِس ٲسۍ أسۍ واریاہ رٮ۪سپٮ۪کٹ دِوان تہٕ تِہُنٛد کلام تہِ چھَس بہٕ واریاہ پَسنٛد کَران تہٕ بیٛاکھ یوٚس شٲعر چھےٚ حبہ خاتوٗن حبہ خاتوٗن ہِنٛدۍ بٲتھ یِم چھِ تِم چھَس بہٕ اَکھ چھَس اَکھ بٲتھ یُس چھُ مےٚ وٕنۍکٮ۪ن تہِ ماینڈَس منٛزٕ سُہ چھُ مےٚ وٕنۍکٮ۪ن تہِ یِوان ذہنَس منٛز سُہ گوٚو یہِ کہِ یُس سُہ وَنان چھِ یہِ اَکھ بٲتھ چھِ سۄ وَنان یہِ ژےٚ کیٛاہ واتِیو میٛانہِ مرنَے تہٕ سُہ چھُ مےٚ باسان واریاہ مطلب زبردس بٲتھ تَتھ سُہ چھَس بہٕ بار بار بوزان سُہ اَدٕ نا آہَم زانٛہہ تہِ خبرے تیٚلہِ یِکھا مےٚ ییٚلہِ ترٛاونَم اَنٛد مزارَے ژےٚ کیٛاہ واتِو میٛانہِ مَرنَے سُہ چھُ مےٚ باسَن واریاہ اَکھ اَصٕل بٲتھ تہٕ یِم چھِ مےٚ پَسنٛدیٖدٕ شٲعر کٲشِرۍ کٲشرِ شٲعرو منٛز